ہٮ۪لو اَسَلام علیکُم وَعلیکُم سَلام ٹھیٖک چھُو آ اصٕل پٲٹھۍ تۄہہِ چھُ بُہٕ آ بہٕ چھَس شایِستہ أسۍ چھِ یہِ کشمیٖری اٮ۪مبِریارڈی سوٗٹٕس اینٛڈ شالٕز چھِنَہ ؤرک آسان أسۍ چھِ سُے کَران اَسہِ بوٗز تۄہہِ چھُو بُٹیٖک اَچھا أسۍ ہٮ۪کوا پانہٕ ؤنۍ کۄلٮ۪بریشن کٔرِتھ تۄہہِ چھُو تۄہہِ آسِنو اَتہِ آلریٚڈی اٮ۪مپُلایِز کٲم کَران اَچھا اَچھا گوٚو أسۍ ہٮ۪کو پانہٕ ؤنۍ کۄلٮ۪بریٚشن کٔرِتھ اَچھا تۄہہِ کتٮ۪س چھُو شاپ اٮ۪ڈرس اَچھا اَچھا صفا پوٗرا اَتھ چھا بیٚکہِ سایڈٕ یِوان باغ تہِ تٔتھی سایڈس چھُو کِنۍ تُہۍ چھُو مین مارکٮ۪ٹس منٛز اَچھا ٹھیٖک تۄہہِ حظ اَچھا اَچھا مانسبل تۄہہِ آسیو اِنسٹا پیج تہِ چَلان اَچھا بہٕ ہٮ۪کو تۄہہِ سٮ۪مپٕل ہٲیِتھ یَتھ کشمیٖری ؤرکس منٛز سوزنی آسہِ تِلا ؤرک آسہِ آرِکٲم آسہِ یا کانی شال چھِ آز آسان بہٕ ہٮ۪کو تۄہہِ تِم سٲلِم ہٲیِتھ ڈِزایِن أتی ہٮ۪کہٕ بہٕ اوٗرۍ ہٮ۪کہٕ بہٕ سٮ۪مپٕل أنِتھ تُہۍ ہیٚکِو پانَے وٕچھِتھ کِژھ کیٛاہ ؤرک چھِ آسان اَچھا اَچھا ٹھیٖک چھُ گوٚو أسۍ واتو مین مارکٮ۪ٹ صفا پوٗراہس نِش ٹھیٖک چھُ بہٕ اَن پَنٕنۍ سٮ۪مپٕل توٗرۍ تہٕ تُہۍ ہیٚکِو تٔتی پتہٕ وٕچھِتھ ٹھیٖک چھُ اَچھا ٹھیٖک چھُ ادٕ کیٛاہ بِہِو تیٚلہِ رۄبس حوال